اَسلام علیکُم آ أسۍ ہٮ۪کَو آرام سان چوٗلَہس پٮ۪ٹھ رٔنِتھ یہِ چھےٚ یِتھ کٲٹھۍ ڈِفرَنٹ گیس تہٕ اِنڈَکشَن نِش یِم چھِ ہیٖٹ دِوان یِتھَے پٲٹھۍ چوٗلہَس چھُ پٮ۪وان زیُن لاگُن باٹھ لاگُن تہٕ اَدٕ چھُ سُہ گرمی دِوان اَدٕ چھِ ہٮ۪کان أسۍ تَیار کٔرِتھ اَمہِ نِش چھِ یہِ ڈِفرنٛٹ گیس نِش تہٕ اِنڈَکشَن نِش